مےٚ چھنہِ پوٚیٹری تگان لیٚکھٕنۍ کہینۍ مےٚ ٲس واریاہ زیادٕ کوشش کٔرمژ مگر مےٚ تٔج نہِ پوٚیٹری لیٚکھٕنۍ کہینۍ بہٕ ہیٚکہِ نہِ کٲنسے پوٚیٹری گفٹ کٔرتھ تہِ کیاز مےٚ ٲس واریاہ زیادٕ کوشش کٔرمٕژ بہٕ کرٕ شٲعری مگر مےٚ تٔج نہِ شٲعری کرٕنۍ کہینۍ تہِ مےٚ ٲس واریاہ زیادٕ کوشش کٔرمٕژ مےٚ اوس شوق تہِ مگر مےٚ ہیٚچ نہِ شٲعری کٔرتھ کہینۍ بہٕ ہیٚکہٕ نہٕ کٲنسے پوٚیٹری گفٹ کٔرتھ تہِ کیاز مےٚ چھُنہٕ تگان پوٚیٹری کہینۍ تہِ